ہاے سمرا آں ایم برونٹھ کَریو اَسہ آرڈر اکھ فیس واش سُہ رود واریاہ زیادٕ اصل زبردست رِزلٹس دراے تَمِکۍ مگر وۄنۍ اَسہِ یوس یہِ دوٚیم پروڑَکٹ کریو پٔرچیز یہِ اوس اَسہِ کورمُتۍ سٕکَربر بَٹ بَدقسمٔتی سان یہِ دراو نہٕ تِیٚوٚتھ کینٛہہ ییژہ اَسہِ اُمید ٲس اتھ سۭتۍ ایم کیاہ ونان یہِ چھُ ژم ہِش تُلان یہِ چھُ گٔکھرباسان زَن دِژمژ تہٕ یوتاہ اتھ قۭمتھ چھُ پانژھ ہَتھ رۄپیہ یہِ چھُنہ تتھ برابر کِہینۍ اسلیے أسۍ کَرو تۄہہ یی سَجسٹ بہتر چھُ یہِ پروڑکٹ نہٕ ہیٚون کِہینۍ تہِ کیازِ یہِ چھُنہ قۭمتس برابر کینٛہہ اتھ چھُنہ یہِ چھُنہ اتھ قۭمتس لایق کِہینۍ یُس اتھ قۭمتھ تھاونہ چھُ آمُت أسۍ چھِ اتھ پانژو منٛز اکھ سٹار دِوان شُکریا